ہٮ۪لو وعلیکُم السلام جی بِلکُل جی جی بِلکُل بِلکُل آ اہن حظ اۭں تیار چھِ البَتہ مہرنہِ ہِنٛدِس معاملَس منٛز چھُ نَہ تھوڑا داو پیش پٮ۪وان تھوڑا الگ پَہمتھ کرٕنۍ مےٚ ٲس تھوڑا کیٚنٛہہ رُکایرمٮ۪نٛٹ پَنٛنِس یہِ ناف اوس تھوڑا کیٚنٛہہ ہَن چیٖزَن تھوڑا بَدل پَہمتھ ژھیوٚن کیونٛکہِ مےٚ چھُ پنٛنہِ جایہِ باسان یِم تۄہہِ ڈرٛٮ۪سٕز چھُو نَہ ییٚتہِ آلٹرٛیشَن خٲطرٕ ترٛٲیمٕتۍ یِم اَسی چھِ بنٲیمٕتۍ مگر تِم چھُو تۄہہِ ترٛٲیمٕتۍ پٮ۪پلَم ڈرٛیٚسٕز زٕ ترٛےٚ یا سُہ شَرارہ چھُ مےٚ چھُ باسان گلَہ چھُو تۄہہِ تَتھ تھوٚمُت تھوڑا کَمٕے پہمَتھ کیٚنٛہہ اگر سُہ ڈیٖپ کروس سُہ زیادٕ پزِ نہٕ ڈیٖپ تہِ کرُن کیٚنٛہہ البتہ فِرٛل وغیرہ یا چھےٚ سۄ سیٖکیُوٮ۪نٛس لیس یا فِرٛل وغیرہ أسۍ ہٮ۪کو سُہ تھوڑا تٔنۍ پہمَتھ ترٛٲوِتھ ییٚمہ جو یُس شرارہ کلَر رنٛگَس تھوڑا یہِ آسہِ نَہ اپوزِٹَس منٛز تہٕ سُے ترٛاووس تَمہِ سۭتۍ نیرِ سُہ تھوڑا نوٚن پہمَتھ نَہ نَہ تُہۍ کٔرۍتو مےٚ چیٖز کٕلیر نَہ نَہ اَکھ چیٖز کٔرِو مےٚ تُہۍ کٕلیر یِم تِم تۄہہِ چھُو زٕ سوٗٹ ترٛٲمٕتۍ ڈارٕک گرٛیٖن کَلرٕکۍ مےٚ ؤنۍتو تُہۍ تَتھ سۭتۍ چھُو تۄہہِ شلوار تھوٚمُت أکِس برٛوکیڈ أکِس سِلک تہٕ یُس برٛوکیڈ یُس چھُ سُہ چھےٚ پٕلینٕے تھاوُن کہِ تَتھ تہِ چھِ کیٚنٛہہ چینٛج اَنٕنۍ سُہ چھُ نَہ بِلکُل بِلکُل سُہ چھُ نَہ اٮ۪کچُلی پٕلین فِراک بِلکُل بِلکُل نَہ نَہ سُہ چھُ نَہ پٕلین فراک تَتھ سجہِ تہِ کیونکہِ اگر ہُہ چھُ آسان تھوڑا فٕلورل پِرٛنٛٹ وغیرہ تَتھ چھَنہٕ لیس نٔنۍ نیران تیٚلہِ حظ چھُ ٹھیٖک ٹھٕہرِو بہٕ تھاوٕ ییٚتٮ۪تھ ماسٹَر جِیَس ؤنِتھ تہٕ بہٕ تھاوٕ لیٚکھِتھ کہِ یُس یہِ پٕلین گرٛیٖن شٲٹ چھِ اَتھ تھاوَو تھوڑا لیس کٔرِتھ اَکھ نَرٮ۪ن تہٕ بیٚیہِ گلہَس ۂٹِس تہٕ یُس سُہ بیٛاکھ گرٛیٖن شٲٹ چھِ یُس تھوڑا ہۄ فٕلورل پٕرٛنٛٹَس منٛز چھِ سۄ تھاوَو پٕلینٕے البتَہ ناٹ وغیرہ ہٮ۪کوس تھٲوِتھ ییٚتٮ۪تھ بازُوَس پٮ۪ٹھ تاکہِ بنٛد روزٮ۪س بیٚیہِ روزٮ۪س تھوڑا ڈِزایِن ہیوٗ تہِ اہن حظ تِم چھِ لیس مگر بہٕ تھاوَو تھوڑا پٕلیٖز گۄڈٕنٮ۪تھٕے یہِ کٔرِتھ کٔلیر کہِ لیس ویس چھِ تِمَن گۄڈٕنٮ۪تھٕے مگر یُس تِمَن أنٛدرِم چھُنہٕ حظ آسان یہِ سِلِپ مٔٹیٖرِیَل یہِ چھُو آسان سُہ یہِ چھُنہٕ آسان سُہ اَصٕل پیُور شینٹوٗن تہِ کیٚنٛہہ چھُ آسان سُہ عام شینٹوٗن اَمۍ سۭتۍ چھِ پَتہٕ واریاہ گرم گژھان بیٚیہِ چھُ ییٚتھۍ سیٖزنَس منٛز تۄہہِ کٲلۍکٮ۪تھٕے خانٛدَر اگر سُہ چینٛج تُہۍ چٲہِو کرناوُن أسۍ لاگناوَو تَتھ وۄنۍ مَہ ہاوَو کاٹنٕچ ہٮ۪کوَس نہٕ لٲگِتھ کیونکہِ تَمہِ سۭتۍ پے نہٕ فال اَصٕل کیٚنٛہہ البَتہ أسۍ لاگو شینٹوٗن اصِل ہیوٗ تَتھ کھَسَن مگر تھوڑا چارجٕس زیادٕ پہمَتھ اوٚوا آ کیٛازِ نہٕ ہٮ۪کوس ہَے لٲگِتھ أسۍ ہٮ۪کوس صاف لاینِنٛگ تہِ لٲگِتھ یُتھ نہٕ زیادٕ گرم گژھِ بِلکُل تۄہہِ چھُ ہاں ہاں تَتھ تَتھ چھِ پتہٕ ہیوی گژھان فال روزان بۄن کُن سُہ چھُنہٕ سجان تہِ پَتہٕ اچھا مےٚ ؤنۍتو اَکھ چیٖز مہربٲنی کٔرِتھ تۄہہِ چھُو حظ کُنہِ یَتھ مطلب تۄہہِ چھا سٲری یِمَے پٮ۪نٛٹٕس یا لوٗز پٕلازو ترٛاوٕنۍ کیٚنٛہہ بناوُن کیٚنٛہہ سُہ بوٹ شیپ یا بدل کُنہِ قٕسمُک شَلوار یا کیٚنٛہہ

چلو ٹھیٖک چھُ یِم تۄہہِ زٕ کیٚم کھابٕکۍ زٕ یِم چھُو نَہ شٲٹٕس ترٛایمَژٕ بِلوٗ کلرٕکۍ تِمَن کرو أسۍ یِہوٚے بناووس بوٹ شیپ ٹھیٖک چھِ حظ پایپِنٛگ بیٚیہِ ترٛاووس اَصٕل کانٹرٛاسٹ پایپِنٛگ تُہۍ ہَیزیو نہٕ ٹٮ۪نشَن وٮ۪نشَن کیٚنٛہہ یِم چھِ ڈُپَٹا زٕ ژور شِفانٕکۍ یِمَن تھاوَو اَتھ لیس ویس لٲگِتھ اِنشاء اللہ تۄہہِ آسیو تۄہہِ وَردَن بَڑٕ فٔسٹ کٕلاس چلو بِہِو خۄدایَس حوالہٕ بِہِو خۄدایَس حوال